صفٲیی چھِ اَکھ چیٖز یہِ چھِ سٲنِس مذہَبَس منٛز گۄڈٕ اَکھ سُہ چیٖز یَتھ منٛز ضٔروٗری آسہِ سٲنۍ صفٲیی چھِ اَکھ نصف ایمان سٲنۍ صفٲیی گۄڈٕنٮ۪تھٕے ییٚلہِ أسۍ نِنٛدرٕ چھِ وۄتھان اِنسان أسۍ چھِ گۄڈٕ پَننِس پانَس صفٲیی تھاوان پَنُن صفٲیی کَران پان وضوٗ چھِ کَران صفٲیی چھِ کَران صفٲیی چھِ کَران وُزوَس منٛز چھِ أسۍ نَس صاف کَران أچھ صاف کَران بُتھ صاف کَران اَتھٕ صاف کَران نَرِ صاف کَران کھۄر صاف کَران یہِ پَتہٕ چھِ أسۍ یہِ ماحول صاف تھاوان أسۍ چھِ ماحول ڈُوان چھِ علاقہٕ چھِ پَنٕنۍ صاف تھاوان اَسہِ چھِ مُنسِپیلٹی یَپٲرۍ سۄ چھِ اَسہِ صفٲیی کَرنَس منٛز واریاہ مَدَت کَران سۄ چھِ سون ژھۄٹھ یُس اَسہِ نیران چھُ گَرَن منٛز یا سانٮ۪ن سکوٗلَن منٛز یعنٮ۪ن سانٮ۪ن فیٚکٹِرٛیٖزَن منٛز یا سانٮ۪ن باقٕے باقٕے جایَن منٛز سانٮ۪ن گَرَن منٛز یِم سۄ ژھۄٹھ چھِ نیران کینٛہہ چھُ نیران سُہ چھُ مُنسِپٕلٹی نِوان تہٕ کَران چھُ اَسہِ خٲطرٕ واریاہ مَدَت یہِ سا ژھۄٹھ نِنہٕ خٲطرٕ تاکہِ سون ماحول سون علاقہٕ گوٚژھ صاف سُتھرٕ روزُن کینٛہہ روٗلٕز چھِ یِم اَسہِ یا أنٛدۍ پٔتھۍ چھِ لَگان یہِ سا جِز چھِ گَژھان فاینٕز چھِ گَژھان اگر کانٛہہ نا پٲکی کَرِ صفٲیی ترٛا ژھۄٹھ ترٛاوِ صفٲیی تھاوِنہٕ تٔمِس خٲطرٕ چھِ کینٛہہ روٗلٕز اینڈ ریگوٗلیشَن یِم اَسہِ ہَسا مِلان چھِ کَرنہٕ خٲطرٕ تاکہِ کٲنٛسہِ اگر کانٛہہ ژھۄٹھ کُنہِ جایہِ ترایہِ کینٛہہ کَرِ سُہ تٔمِس گژھِ فایِن صفٲیی چھِ واریاہ اکھ اَصٕل چیٖز یہِ صفٲیی پَزِ اَسہِ تھاوٕنۍ تاکہِ یہِ اَسہِ روزِ ماحول صاف أسۍ روزو بٮ۪ماریو نِش دوٗر أسۍ چھِ ژھۄٹھ تراوان تَتھ منٛز چھِ کینٛہہ جَراسِم آسان یِم اَسہِ خٲطرٕ فٲیدٕ مَنٛد چھِنہٕ آسان کینٛہہ تِمَن مَنٛز چھِ واریاہ واریاہ مَسٲیِلَت گَژھان تِم چھِ کیٚمۍ بَڑان تِم چھِ اَسہِ بٮ۪مارِ اَنان پٲدٕ کٔرِتھ گَژھان چھِ تِمَن مَنٛز چھِ مٔکٕرۍ کیٚمۍ زیادٕ گَژھان پٲدٕ مٔچھ چھِ مٔکٕرۍ وَتھان تِم چھِ اَسہِ ٹوٚپھ وۄپھ لاگان چھِ کٲنٛسہِ تَمہِ وَجہ سۭتۍ چھِ بٮ۪مارِ گَژھان پٲدٕ اِسی لیے چھِ أسۍ وَنان یۄس صَفٲیی چھےٚ واریاہ ضٔروٗری پانہٕ ؤنۍ یہِ